اگر مےٚ کُنہِ تہِ ساتہٕ میلیٚو موقعہٕ زِ مےٚ پیٚو اِنڈیا یُس زَن چُھ یہِ پیٚو مےٚ پنٛنیٚو فوٹوگرافو ذٔریعہِ باقِیَن لُکَن ہاوُن تہٕ بہٕ کَرٕ پرٛیفَر گۄڈنٮ۪تھٕے یُس زَن سٲنۍ کَشمیٖر چھِ یہِ چھِ واریاہ خوٗبصوٗرت اللہ تعالیٰ ہَن بنٲومٕژ تہٕ ییٚمِچ خوٗبصوٗری یۄس زَن چھِ یِہ چھِ آلریڈی دُنیاہَس منٛز واریاہ زیادٕ مہشوٗر تہٕ بہٕ کَرٕ گۄڈنِچِی پرٛیفر گۄڈنِچ چیٖز کَرٕ بہٕ پرٛیفَر زِ کَشمیٖرٕچ بیوٗٹی یۄس زَن چھِ یَتھ تُلہٕ بہٕ ڈِفٕرٮ۪نٛٹ پٔلیسَن تُلہٕ بہٕ فوٹوگرافٕز تہٕ یِم ہاوٕ بہٕ مختلف مُلکہٕ کٮ۪ن یہِ ہسا یہِ لُکن اَمہِ مٔزیٖد یِم زَن اَسہِ ہِنٛدوستانَس منٛز کینٛہہ جایہِ چھِ سٮ۪ٹھاہ مشہوٗر یِتھ کٕھۍ زَن سٮ۪وَنتھٕ وَنڈَر چھ اَسہِ تاج محل اَمیُٚک فوٹوٗ تُلہٕ ہا بہٕ تہٕ یہِ ہاوٕہا بہٕ اَمہِ پَتہٕ سٲرسٕے یہِ ہسا یہِ سٲرسٕے مطلب دُنیَس ہاوہا بہٕ اَمیُٚک فوٹوٗ تہٕ یِتھٕے کٔنۍ ہاوہا بہٕ تِم ہِسٹارِکَل چیٖز یِم زَن اِنڈیاہَس منٛز چھِ خاص کَر یَتھ منٛز زَنہٕ یِوان چھِ جامع مَسجِد ریٚڈ فوٹ ایٚٹسِٹرٛا چھِ یِم یِوان یِتھٕے کٔنۍ بیٖچ ایرِیاز یِم زَن چھِ یِوان ساوُتھ اِنڈیاہَس منٛز تِمن ہُنٛد فوٹوگراف یُس زَن چھُ سُہ ہاوٕ ہا بہٕ یہِ ہسا یہِ دُنیَہس